مےٚ کیٛاہ سا چھُ ساروٕے کھۄتہٕ زیادٕ زیادٕ زیادٕ مےٚ باسان ریٚسِپِیو منٛز یۄس مےٚ پَسنٛد چھِ سۄ کیٛاہ سا چھِ ہاکھ مُجہِ کٲلہٕ تہٕ بیٚیہِ گاڈٕ اوٚہ اوٚہ اوٚہ تَتھ چھُ مےٚ سُہ مَزٕ لَگان سُہ مَزٕ ییٚلہِ گھرِ چھِ رَنان انگیٖش اِنگیٖٹ چھِ زالان زیادٕ اِنگیٖش پٮ۪ٹھ کیٛاہ سا چھِ کھسان بٔڑ دیٖگچہٕ وٲر مٲنۍ تو دیگ تہٕ لَگان چھُ تَتھ کٲشِر پٲٹھۍ پاکھا واکھا مےٚ باسان سۄ چھِ دۄن دۄہن گژھان تیار تِم گاڈٕ مُجہِ تہٕ بیٚیہِ ہاکہٕ ہاکہٕ پَتہٕ ییٚلہِ سُہ کھیٚوان چھِ اوٚہ اوٚہ اوٚہ کُس لطف کُس لطف ہے مےٚ باسان تِژھ نعمتھٕے چھَنہٕ کانٛہہ ہوٚتہِ چھُ تَتھ لگان مَزٕ تَتھ اِنگِیٖٹۍ زنہِ ہڑا ہڑا تہِ پیٚوان لاگٕنۍ پَتہٕ ییٚلہِ کھیٚوان چھِ یا اِلٰہی ہے تَتھ چھُ آسان سُہ مَزٕ سُہ مَزٕ باقٕے وَالسلم